ہِندُستانَس منٛز حظ چھِ پرٮ۪تھ کانہہ اِنسان چاے چیٚنۍ واریاہ زیادٕ پَسند کران یعنی چاے سۭتۍ واریاہ زیادٕ محبت کران تِکیازِ یہِ حظ چھُ کَشمیٖر سُہ علاقعہٕ تِکیازِ ییٚتہِ چھِ تَقریٖبَاً شیٚن رٮ۪تَن روزان سَرٕد موسَم ینعی واریاہ زیادٕ سَردی چھِ ییٚتہِ آسان سَردی منٛز اَگر اِنسان چاے چیٚیہِ تَتھ چھُ اَلگٕے مَزٕ یِوان تِکیازِ اَگر اِنسانَس جِسمَس واریاہ زیادٕ تۭر چھےٚ آسان لٔجمٕژ پَتہٕ اَگر سُہ چایہِ کَپ چیٚیہِ تَمہِ سۭتۍ چھُ سۄ سردی اِنسان سٔندۍ جِسمہٕ منٛز دوٗر گژھان تمہِ سۭتۍ چھُ اِنسانَس گرمی جِسمَس منٛز بوڈی منٛز پٲدٕ گژھان تَوے چھُ ہِندُستانَس منٛز پرٮ۪تھ کانہہ اِنسان یَژھان چاے چیوٚن پرٮ۪تھ کانہہ اِنسان چاے چٮ۪نَس سۭتۍ مُحبت کران تِکیازِ سردی ہِندِس موسمَس منٛز اَگر چاے چٮ۪مَو تَمہِ سۭتۍ یعنی پَتہٕ چھےٚ نہٕ کانگرِ ہنز وُشنیرٕچ ضۄرتھ پیوان کِہینۍ تہِ اَمہِ سۭتۍ چھِ اِنسان سٔندِس بدنَس منٛز پانَے وُشنیر پٲدٕ گژھان تہٕ گرِ ہنز چھِ أسۍ چاے یِتھۍ کَنۍ بَناوان زِ اَگر اَسہِ کھنڈٕ دار چاے آسہِ بَناوٕنۍ تہٕ تَمہِ خٲطرٕ یعنی مِٹھٕ چاے اَگر اَسہِ بَناوٕنۍ آسہِ تَمہِ خٲطرٕ اَگر حظ بہٕ بَناوٕ گرِ بہٕ چھَس گۄڈٕنیتھ آب گریکناوان تَتھ چھَس بہٕ تراوان چاے تہٕ بیٚیہِ چھسس تراوان کھنڈ تہٕ بیٚیہِ چھسس تراوان دالچیٖن تہٕ کَلَم تہٕ بیٚیہِ چھسس تراوان کَہوٕ ٲلہٕ اکھ زٕ تَمہِ پَتہٕ حظ چھَس بہٕ تَتھ اَصٕل گرٮ۪کھ دِوان تِژھ گرٮ۪کھ دِوان زِ سۄ دالچیٖن یا سۄ بٔڑ ٲلہٕ یِم چھِ یِم اَصٕل پٲٹھۍ نیران چھِ تہٕ تَمہِ پَتہٕ حظ چھَس بہٕ تَتھ پتہٕ دۄد حظ رَلاوان تَمہِ سۭتۍ چھُ تَتھ چایہِ واریاہ زیادٕ ٹیسٹ واریاہ زیادٕ مَزٕ گژھان وۄنۍ اَگر حظ أسۍ ہۄ نَمکیٖن چاے چھِ أسۍ ییٚتہِ چٮ۪وان ہِندُستانَس منٛز وۄنۍ اَگر نَمکیٖن چاے بَناوٕنۍ آسہِ تَتھ تہِ حظ چھَس بہٕ یی کران تَتھ تہِ چھُ گۄڈٕ آب لاگان آب گرٮ۪کناوان آبَس منٛز چھِ أسۍ پَتہٕ تراوان سۄ نُنہٕ چاے مَگر تَتھ نُنہٕ چایہِ چھُ پیوان واریاہ زیادٕ پاکھ دیُن سۄ چھےٚ پیوان پَاکہٕ کَڑٕنۍ لِپٹَن چاے چھِ چلان دِژٕ گرٮ۪کہٕ زٕ ژور تہٕ پَتہٕ رَلوو دۄد تہٕ سۄ چھےٚ گژھان تَیار مَگر نُنہٕ چایہِ چھُنہٕ چلان تہِ کِہینۍ تہِ نُنہٕ چاے ترٲے دِژ گرٮ۪کہٕ اکھ زٕ نہ بٔلکہِ تَتھ چھُ واریاہ زیادٕ پاکھ پیوان دیُن تَتھ چھِ واریاہ زیادٕ گرٮ۪کہٕ پیوان دِنۍ ییٖتِس ٹایمَس سۄ نُنہٕ چاے اَصٕل پٲٹھۍ نیرِ تِکیازِ اَگر تَتھ واریاہ زیادٕ گرٮ۪کہٕ سۄ چھِ نیران اَصٕل پٲٹھۍ تَتھ چاے چھُ پَتہٕ واریاہ زیادٕ مَزٕ لگان یۄس چاے پاکہٕ آسہِ اَصٕل پٲٹھۍ درامٕژ پاک یِتھُے حظ سۄ پٲٹھۍ نیران چھِ تَمہِ پَتہٕ چھَس بہٕ تَتھ دِوان دیوٗن تہٕ اَصٕل پٲٹھۍ تِکیازِ دیوٗن اَگر أسۍ نُن چایہِ دِمَو نہ حظ تَمہِ سۭتۍ تہِ چھِ چاے واریاہ اَصٕل مَزٕ دار بَنان مِیٖٹھ چاے بَنان تہٕ دیوٗن دِتھ حظ چھِ تَتھ پَتہٕ نُن چایہِ رَلاوان دۄد تَمہِ پَتہٕ چھِ تَتھ پَتہٕ گرٮ۪کھ دِوان دۄد رَلٲوِتھ دۄد رَلٲوِتھ یِتھُے حظ تَتھ گرٮ۪کھ دِوان چھِ پَتہٕ چھِس تراوان نوٗن تہِ سۭتۍ مَگر اَکٕے اَکی گرٮ۪کہِ سۭتۍ نہٕ کیٚنہہ بٔلکہِ تَتھ تہِ چھِ پَتہٕ پیوان گرٮ۪کہٕ اکھ زٕ دِنہِ اَگر حظ اَسہِ چھُ ییٚتہِ کلچَر کَشمیٖرَس منٛز أسۍ چھِ تراوان پَتہٕ سَموارَس منٛز چاے اَگر اَسہِ یہِ نُن چاے سَموارَس منٛز یہِ نہ حظ تراونہٕ یعنی گرٮ۪کھ دِنہٕ پَتہٕ اَکٕے گرٮ۪کھ تہِ اَگر دِموس پَتہٕ تراووٚن سَموارَس منٛز تہٕ سَموارَس منٛز دِموو اَتھ نُن چایہِ پَتہٕ گرٮ۪کہٕ زٕ ژور یعنی یِتھُے حظ أسۍ اَتھ گرٮ۪کہٕ ژٕ ژور سَموارَس منٛز دِوان چھِ تَمہِ سۭتۍ حظ چھِ یہِ چاے واریاہ زیادٕ مَزٕ دار بَنان پَتہٕ اَگر اَتھ پٔلَس سۭتۍ تراوو اَتھ سَموارَس منٛز گرٮ۪کھ دِنہٕ وِزِ تراوو أسۍ اَتھ تھنہِ چَمچہٕ اکھ سۭتۍ او تَمہِ سۭتۍ ہن حظ چھِ یہِ نُن چاے واریاہ مَزٕ دار بَنان پَتہٕ اِنسان یعنی اکھ پِیالہٕ چٮ۪وان چھُ اَکُے پِیالہٕ چھُنہٕ اِنسانَس ۄندٕ یِوان چٮ۪نَس کِہینۍ تہِ بٔلکہِ اِنسان اکھ پِیالہٕ یِتھُے سَموارٕچ چاے نُن چاے چھُ نہٕ حظ چٮ۪وان تَتھ چھُ واریاہ زیادٕ ٹیسٹ یِوان تَتھ چھُ واریاہ زیادٕ مَزٕ یِوان اِنسان چھُنہٕ اَکُے پِیالہٕ چٮ۪وٚن پَسند کران کِہینۍ تہِ بٔلکہِ